تٲلیٖم چھِ أکِس اِنسان سٕنٛدۍ خٲطرٕ سٮ۪ٹھاہ ضٔروٗری چاہے سُہ لۄکُٹ آسہِ یا اگر بَچہِ چھُ أکِس ماجہِ زٮ۪وان تِہِنٛدِ خٲطرٕ چھِ أسۍ وَنان کہِ أمِس چھُ گۄڈٕنیُک سکوٗل آسان موج تِکیٛازِ تٲلیٖم چھِ اِنسانَس باشعوٗر بَناوان بااخلاق بَناوان تہٕ باکِردار بَناوان اگر أسۍ وٕچھو وٕنۍکٮ۪ن سانہِ سوسایٹی منٛز چھِ تٲلیٖم سٮ۪ٹھاہ ضٔروٗری یہِ چھِنہٕ اَمہِ خٲطرٕ یوتَن کیٚنٛہہ کہِ سُہ بَنایہِ تٔمِس باشعوٗر بلکہِ یُس أسۍ وٕچھان روزمَرہ زِندگی منٛز پَنُن لوٚہ لَنٛگُر دُنہیُک چلاوُن تَمہِ خٲطرٕ تہِ چھِ أسۍ وٕچھان کہِ تٲلیٖم چھِ سٮ۪ٹھاہ ضٔروٗری اگر بہٕ وَنہٕ کہِ میون بوے آسہِ یا میون بَچہِ آسہِ بہٕ یَژھٕ تِم گژھَن زیادٕ کھۄتہٕ زیادٕ تٲلیٖم حٲصِل کَرٕنۍ تِکیٛازِ تٲلیٖم سۭتی چھِ تِمَن منٛز شعوٗر یِوان اَصٕل تہٕ خراب تَمیُک چھُ ہٮ۪کان تِم پہچان کٔرِتھ تہٕ یُتُے یوت نہٕ کیٚنٛہہ بلکہِ پَنٕنۍ زِندگی برٛونٛہہ کُن پَکناونہٕ خٲطرٕ مےٚ چھُ باسان کہِ سانہِ سوسایٹی منٛز چھُ وٕنۍکٮ۪س تٲلیٖمٕے اَکھ سُہ اَکھ شوبہٕ کہِ یَتھ منٛز أسۍ وٕچھان چھِ کہِ روزگارکۍ کیٚنٛہہ نَتہٕ کیٚنٛہہ موقعہٕ چھِ اَسہِ میسر گژھان سُہ گوٚو یِتھ کٔنۍ کہِ اگر اَسہِ پوٚرمت آسہِ تہٕ پَتہٕ اگر أسۍ وٕچھو کہِ أسۍ کَرو پَنُن بِزنِس سِٹاٹ تہٕ تَمہِ خٲطرٕ تہِ چھِ اَسہِ گژھِ کیٚںٛہہ نَتہٕ کیٚنٛہہ تٲلیٖم آسِن حٲصِل کٔرمٕژ اَگر أسۍ بِزنس سِٹاٹ کَرو پَتہٕ اگر أسۍ کہِ آوُٹ سایڈ سِٹیٹ آسہِ باقیَن یِمَن باپارٮ۪ن سۭتۍ تِمَن سۭتۍ آسہِ اَسہِ کَتھ کرٕنۍ تَمہِ خٲطرٕ گژھِ آسٕنۍ گۄڈٕنٮ۪تھ اَسہِ کیٚنٛہہ نَتہٕ کیٚنٛہہ کیٚنٛہہ نَتہٕ کیٚنٛہہ گَژھِ اَسہِ پوٚرمُت آسُن تِکیٛازِ تَمہِ سۭتۍ ہٮ۪کو أسۍ پَنٕنۍ کَتھ تِمَن تام واتنٲیِتھ پَنٕنۍ یِم اَسہِ مَسٲیِل آسَن تِم ہٮ۪کو أسۍ تِمن تام واتنٲیِتھ اَمہِ مٔزیٖد اگر أسۍ وَنو کہِ روزگارٕکۍ موقعہٕ سُہ گوٚو اگر أسۍ گورمٮ۪نٛٹ نوکری آسہِ حٲصِل کَرٕنۍ تَمہِ خٲطرٕ تہِ گژھِ آسُن اَسہِ گۄڈٕنٮ۪تھ کیٚنٛہہ نَتہٕ کیٚنٛہہ تٲلیٖم حٲصِل کٔرمٕژ سانہِ سوسایٹی منٛز چھُ وٕنۍکٮ۪ن اگر وٕنۍکٮ۪ن پی جی کٔرِتھ آسہِ کانٛہہ تَمہِ پَتہٕ کَرِ سُہ پی اٮ۪چ ڈی آسہِ کَران کہِ تَمہِ خٲطرٕ چھِ أسۍ وَنان کہِ تٔمِس خٲطرٕ چھُ زیادٕ کھۄتہٕ زیادٕ روزگارٕکۍ موقعہٕ میسر گژھان تِکیٛازِ ییٖژاہ ییٖژاہ سُہ تٲلیٖم حٲصِل چھُ کَران تیٖتیٛاہ تیٖتیٛاہ چھِ تَپٲرۍ ہُمِس تٔمِس اِنسانَس موقعہٕ میسر گژھان اگر نہٕ سُہ ییٚتہِ ہیٚکہِ پَنُن روزگار کَمٲیِتھ کیٚنٛہہ اگر نہٕ سُہ ییٚتہِ ہیٚکہِ پَنُن روزگار حٲصِل کٔرِتھ کیٚنٛہہ سُہ ہیٚکہِ نیٚبرِمٮ۪ن کُنہِ تہِ مُلکَس منٛز گٔژھِتھ تہٕ تَتہِ ہیٚکہِ سُہ پَنُن روزگار حٲصِل کٔرِتھ تہٕ اَمہِ کِنۍ چھِ أسۍ وَنان کہِ یۄس اَکھ تٲلیٖم چھُ یُس پَرُن لٮ۪کھُن چھُ سُہ کہِ چھُ أکِس أکِس اِنسان سٕنٛدۍ خٲطرٕ سٮ۪ٹھاہ ضٔروٗری یہِ چھُنہٕ وۄنۍ یُتُے یوتَن کیٚنٛہہ کہِ روزگار روزگار علاوٕ چھِ أسۍ وَنان کہِ مےٚ ووٚن گۄڈٕنٮ۪تھٕے کہِ یہِ تٲلیٖم چھِ اَسہِ باشعوٗر بَناوان بااخلاق بَناوان باکِردار بَناوان ییٚمہِ ساتہٕ أسۍ باشعوٗر آسو تہٕ تَمہِ پَتہٕ ہٮ۪کو أسۍ پَنُن ؤنِتھ کہِ پَنٛنہِ سوسایٹی منٛز ہٮ۪کو أسۍ اکھ سُہ اَکھ معاشرٕ تشکیٖل دِتھ یَتھ منٛز تِم لُکھ آسَن روزان یِم واقٕعے باشعوٗر آسَن باکِردار آسَن یُتُے یوت نہٕ کیٚنٛہہ کہِ ییٚمہِ ساتہٕ اَسہِ پوٚرمُت لیوٚکھمُت آسہِ پَگاہ ییٚمہِ ساتہٕ أسۍ پَنٕنۍ بَچہِ آسَن أسۍ ہٮ۪کو تِمَن تَمہِ ساتہٕ اَکھ رٕژ تٲلیٖم دِتھ تِمَن ہٮ۪کو أسۍ سیوٚذ وَتھ ہٲیِتھ ییٚمہِ ییٚمہِ کِنۍ تِم برٛونٛہہ کُن پَکَن تہٕ پَنٕنۍ زندگی تِم ہٮ۪کَن بہتر طٔریٖقَس منٛز گُزٲرِتھ تٲلیٖمٕے چھُ سُہ اَکھ چیٖز یُس أسۍ وَنان چھُ کہِ یُس اِنسانَس منٛز شعوٗر چھِ پٲدٕ کَران شعوٗر مطلب گوٚو کہِ سُہ چھِ ہٮ۪کان پرٛزنٲیِتھ کہِ اَصٕل تہٕ خراب کیٛاہ گوٚو مےٚ کِتھ کٔنۍ چھِ پَنٕنۍ برُنٛہِم برٛونٛہہ کُن زِندگی گُزارٕنۍ مٲلِس ماجہِ ہِنٛدۍ حقوٗق کیٛاہ چھُ بیٚنٮ۪ن بایَن ہٕنٛدۍ فرٲیض کیٛاہ چھُ یِم چھِ تٔمِس سٲری تَوکِنۍ حٲصِل گژھان ییٚلہِ سُہ اَصٕل پٲٹھۍ پنٕنۍ تٲلیٖم چھُ حٲصِل کران تٲلیٖم سۭتی چھِ اَسہِ باقٕے باقٕے چیٖز تہِ روزگارٕکۍ یِم چھِ اَسہِ موقعہٕ مِلان یا یُتُے یوت نہٕ کیٚنٛہہ کہِ سَماجَس منٛز ہٮ۪کو أسۍ سُدھار تہِ أنِتھ سُہ گوٚو تٲلیٖم سۭتۍ یا اگر اَسہِ اَتھَس منٛز قلم آسہِ قلمہٕ کہِ ذریعہِ ہٮ۪کو أسۍ پَنٛنِس سماجَس منٛز اگر کانٛہہ بُرٲیی آسہِ سُہ ہٮ۪کو أسۍ ختم کٔرِتھ گوٚو أسۍ ہٮ۪کو پَنُن قلمہٕ سۭتۍ تَمیُک سہارٕ نِتھ تہٕ تَمہِ کِنۍ ہٮ۪کو أسۍ تَمہِ قلمہٕ سۭتۍ ہٮ۪کو أسۍ پنٛنِچ طرفہٕ کوٗشِش کَرو أسۍ کہِ تِم چیٖز کَرو أسۍ معاشرَس منٛز اَنو أسۍ سُدھار یُتُے یوت نہٕ کیٚنٛہہ اگر معاشرس منٛز چھُ اَسہِ سُدھار اَنُن سُہ أسۍ کَرو تَمہِ خٲطرٕ یا اگر اَسہِ باقٕے کیٚنٛہہ چیٖز آسَن کہِ صرف ہٮ۪کو سوسایٹی منٛز اگر کیٚنٛہہ أسۍ وٕچھان چھِ کانٛہہ خرٲبی چھِ آسان تَتھ کُنہِ اگر نہٕ ڈیرٮ۪کٹلی ہٮ۪کو أسۍ ؤنِتھ تِمَن کِہیٖنۍ اِنڈیرٮ۪کٹلی ہٮ۪کو أسۍ تھرٛوٗ پٮ۪ن یا قَلَم تَمیُک سہارٕ ہٮ۪کو أسۍ نِتھ کہِ أسۍ ہٮ۪کو تِمَن پایِنٛٹ آوُٹ کٔرِتھ کہِ یِم یِم خرٲبی چھِ اَسہِ پَزِ یِمَن سُدھار اَنُن یِتھَے کٔنۍ چھُ اگر گَرَس منٛز بَچہِ چھِ اَسہِ پَزِ تِمن تہِ زیادٕ کھۄتہٕ زیادٕ تٲلیٖم دِنۍ تِکیٛازِکہِ یوٗتاہ تِم تٲلیٖم حٲصِل کَرَن تیوٗتاہ چھُ تِمَن منٛز شعوٗر یِوان تیوٗتاہ چھِ تٔمیٖز یافتہٕ تِم بَنان تہٕ تیوٗتاہ چھِ تِہنٛدِس ذہنَس منٛز نٔے نٔے آیڈیا نٔے نٔے یِم جَنریٹ گَژھان